ٲں مےٚ نہ حظ چھُنہٕ پانہٕ وُنیُک تانۍ ٲں ڈرٛوٗن سۭتۍ ٲں فوٗٹوٗگرٛافی یا ویٖڈیوگرٛافی کٔرمٕژ کیٚنٛہہ البتہ یوٗٹیوٗبَس پٮ۪ٹھ چھِ یا فیس بُکَس یا اِنَسٹاگرٛامَس پٮ۪ٹھ چھِ واریاہ تِم فوٗٹوٗگرٛافَر یا ویٖڈیو وِلاگر یِم زَن موسٹٕلی چھِ آز ڈرٛوٗن یوٗز کَران یُس زَن ایریَل وِیو چھُ سُہ حظ چھُ واریاہ بیٚسٹہٕ آسان کُنہِ شَہرُک ایریل وِیو کُنہِ کیٚنانُک مطلب فار ایٚگزامپٕل اگر واٹَر باڈی آسہِ پہاڑو مٔنٛزۍ کُنہِ تَتھ منٛز آس نہٕ ٲسۍ نہٕ أسۍ ہیٚکان مثلاً یُس زَن پٔرسٕنَل فوٗٹوٗگرٛافی سۄ ٲسۍ نہٕ ہیٚکان أسۍ سیٚود کٔرِتھ کیٚنٛہہ تَمہِ خٲطرٕ چھُ ڈرٛوٗن واریاہ ضٔروٗری ایریَل فوٗٹوٗگرٛافی چھِ واریاہ بیٚسٹہٕ یہِ چھِ دِوان تَتھ منٛز ہیٚکو أسۍ ٲں ایریَل تہٕ بیٚیہِ کیاہ چھِ وَنان ہارِزَنٹَل ٲسۍ تَن ؤرٹِکَل دۄشوٕے وِیو ہیٚکو أنِتھ بیٚیہِ چھِ پوٗرٕ تَتھ منٛز ویٖڈیو مطلب کیٚپچَر یِوان کَرنہٕ مطلب ٲں اَے بٲرڈٕس اَے یَتھ زَن وَنان چھِ سۄ شوٗٹ چھِ ہیٚکان گٔژھِتھ ٲں ڈرٛوٗن کیمرا سۭتۍ بہٕ چھُس پانہٕ تہِ یَژھان کیٛاہ چھِ اَتھ وَنان ہیٚچھُن ڈرٛوٗن ٲں ویٖڈیوگرٛافی تہٕ فوٗٹوٗگرٛافی ٲں یوٚتانۍ مےٚ وُنیُک تانۍ وُچھمٕژ چھِ مےٚ آیہِ واریاہ پَسنٛد ٲں ڈرٛوٗن فوٗٹوٗگرٛافی ٲں یا ویٖڈیوگرٛافی یِم تہِ وُلاگر یوٗز چھِ کَران تِہِنٛدۍ وِوٕز چھِ واریاہ تِم چھِ واریاہ مشہوٗر گژھان دۄہ کھۄتہٕ دۄہ بیٚیہِ چھِ اَمہِ سۭتۍ ہیٚکان أسۍ کُنہِ تہِ جایہِ کُنہِ کانٛہہ تہِ ایٚپروچ ہیٚکان فوٗٹوٗگرٛافی تہِ ویٖڈیوگرٛافی شوٗٹ کَرنہٕ خٲطرٕ